داج چھِ اَکھ بِدعت تِکیازِ داج چھِ اَمہِ موٗجوٗب بِدعت تِکیازِ واریاہ چھِ تِم آسان مطلب تِم تہِ چھِ آسان مطلب گَرٕ یِمَن منٛز مطلب واریاہ مطلب واریاہ ہُہ مُشکلات چھِ آسان مطلب کہ کانٛہہ چھُنہٕ مطلب ہٮ۪کنٕے دِتھ مطلب وٕنکٮ۪ن اَز چھِ گژھان زیادٕ مطلب اگر کانٛہہ گژھِ مطلب دَپان چھِ داجہِ داج چھُ دیُٚن مطلب کانٛہہ غریٖب گَرٕ چھُ آسان مطلب تِم چھِنہٕ ہٮ۪کان کانٛہہ داج دِتھٕے تِکیازِ تِم تِمَن چھِ بِچارٮ۪ن پَتہٕ مُشکل گژھان ییٚلہِ وٕچھان چھِ مطلب باقیَن چھِ ییٚلہِ وٕچھان چھِ باقٕے چھِ دِوان داج تِم چھِ پَتہٕ مجبوٗر گَژھان مطلب أڑۍ چھِ پَتہٕ خۄدکٔشی تہِ کَران تِکیازِ ییٚلہِ تِم چھِ پَتہٕ خۄدکٔشی تہِ کَران تِکیازِ تِم چھِ دَپان مطلب ییٚلہِ ہُوٚم دیُٚت تہٕ اسہِ تہِ چھُ دیُٚن مطلب کہ کینٛہہ چھِ آسان تِم تہِ مطلب یِم دَپَن مطلب اَسہِ چھِنہٕ ضٔروٗرت داج واج کِہینۍ تہِ مگر اَز چھِنہٕ أسۍ یِم اَز چھِنہٕ سونٛچان أڑۍ مطلب أڑۍ چھِ دَپان نہ داج چھُ دیُٚن ضٔروٗری مطلب کہ أم فورس چھِ کَران گَر والٮ۪ن مطلب ہُہ چھِکھ تنٛگ چھِکھ کَران واریاہ زیادٕ دَپان چھِکھ ہُہ اگر تُہۍ أمِس داج دِیوٗ تیٚلہِ ہٮ۪کو أسۍ خاندَر کٔرِتھ اگر نہٕ تہۍ داج دِیوٗ تیٚلہِ ہٮ۪کو نہٕ أسۍ خاندَر کٔرۍ تھٕے اَمی موٗجوٗب چھس بہٕ دَپان مطلب کہ داج چھُ اَکھ بِدعت سماجس منٛز مطلب اگر کانٛہہ اگر نہٕ داج دِنٕے مطلب غریٖب یُس غریٖب آسہِ مطلب تِمَن تہِ ہُہ یُس زیادٕ غریٖب آسہِ تِم تہِ دَپن نہ مطلب وٕچھ امیٖر چھِ مطلب امیٖر دَپن أسۍ دِمو پَنٛنہِ خُوشی مطلب داج مگر غریٖبَس مہ چھِ پَتہٕ چَلان سُہ چھِ پَتہٕ مطلب غریٖب چھُ وٕچھان امیٖرَس کُن مطلب أمۍ دیُٚت داج تہٕ مگر وۄنۍ چھِ مےٚ تہِ دیُٚن اَمہِ موٗجوٗب پَتہٕ چھِ مطلب یٔمِس نہٕ وۄنۍ داج دِنَس خٲطرٕ کِہینۍ تہِ چھُ آسان مطلب سُہ چھِ پَتہٕ مطلب ٲخٕر کار کَران وۄنۍ کَرٕ بہٕ خۄدکٔشی مۄکلاو بہٕ پَنُن پانٕے اَمی موٗجوٗب چھِ گژھان مطلب اَمہِ موٗجوٗب گوٚژھ نہٕ داج مطلب داج چھِ اَکھ بِدعت تھٕے مطلب داج دیُٚن چھُ واریاہ مطلب واریاہ زیادٕ گۄنَہ بیٚیہِ چھِ داج بیٚیہِ چھِ برونٛٹھ تہِ ٲسۍ مٕتۍ داج دِوان مطلب اَز چھُ سُہ زمانہٕ مطلب اَز چھِ مطلب واریاہ زیادٕ درٛۄجَر تہِ چھُ واریاہ زیادٕ مطلب مُشکلات تہِ چھِ یِوان مطلب اَ اَز چھِ مطلب ہر کانٛہہ وَرایٹی چھِ مطلب ہَرکٲنٛسِہ چھُ مطلب پَنُن پَنُن واریاہ مطلب ہَرکٲنٛسِہ چھُ مطلب واریاہ چیٖز آسان پانَس مطلب آسان چھِ مطلب خبَر کۭتیاہ تہِ تِم مطلب یِم دَپان چھِ مطلب أسۍ دِمہَو نہٕ داج کینٛہہ مگر أسۍ چھِ اَسہِ چھِ کَران لُکھ مطلب اَسہِ چھِ کَران لُکھ مجبوٗر مطلب داج دِنَس اَمی موٗجوٗب چھٮ۪س بہٕ دَپان داج چھِ اَکھ بِدعت یہِ گوٚژھ نہٕ کَرُن کینٛہہ مطلب داج گوٚژھ نہٕ دِنُے چاہے سُہ امیٖر ٲسۍ تَن چاہے سُہ غریٖب ٲسۍ تَن مطلب داج چھُنہٕ دیُٚن کِہینۍ تہِ یہِ چھُ یہِ چھُ گژھان پَتہٕ مُشکل غریٖبَس اَکھ امیٖر اگر خبر کوٗتاہ تہِ داج دی غریٖبَس چھِ پَتہٕ مُشکل گژھان اَمی موٗجوٗب گوٚژھ نہٕ دیُٚن داج کینٛہہ میٛٲنۍ راے چھِ کہ داج چھِ اَکھ بِدعت